آ مےٚ حظ چھِ گژھان برٛارِ وا پیٚٹٕس واریاہ خۄش خاص کَر مےٚ چھِ گژھان زیادٕ برٛارِ خۄش کیازکہِ مےٚ چھِ اَننٲومٕژ پٔرشیٚن کیٹٕس چھِ مےٚ برٛارِ اَننٲومٕژ کیٛازِکہِ بہٕ چھَس تِم ٲں تِم رَچھان واریاہ اصٕل پٲٹھۍ کیٛازِکہِ مےٚ چھِ واریاہ گژھان برٛارِ رَچھنہِ خۄش ٲں تَمہِ علاوٕ چھِ اسہِ یہِ ٲں یِم کَٹھ تہِ چھِ اسہِ کیٚنٛہہ مطلب یِم شیٖپٕس چھِ تِم تہِ چھِ مےٚ واریاہ پَسنٛد گَژھان رَچھِنۍ کیٛازِکہِ أسۍ چھِ ہیٚکان تِمن سۭتۍ ٹایم سپیٚنٛڈ کٔرِتھ چھِ مۄکلاوان کٲم گژھان چھِ پَتہٕ تِمنٕے نِش مطلب تھوڑا بہت یہِ ٲں ایٚنجوایمیٚنٛٹ تہِ چھِ میلان تِمَن سۭتۍ گِنٛدُن ٲں تِمَن کھیٚاوناوُن تِمَن سرٛان کَرُن سُہ چھُ مےٚ واریاہ خۄش گَژھان ٲں تِم چھِ اسہِ واریاہ خۄش گژھان کیازِ کہِ تِمن سۭتۍ چھِ اسہِ اسہِ چھِ لَکٕٹۍ لَکٕٹۍ شُرۍ تہِ گھرَس منٛز تِکیازِ کہِ تِم چھِ ٲں تِمن سۭتۍ واریاہ ایٚنجواے کران بہٕ تہِ چھَس تِمن سۭتۍ واریاہ ایٚنجواے کران کیازِ کہِ تِم چھِ واریاہ اصلہِ واریاہ خوٗبصوٗرت چھِ تِم مطلب تِمن چھِ أسۍ سرٛان تہِ چھِ کران اصل پٲٹھۍ مطلب یہِ ایٚنجوایمیٚنٹ چھِ اسہِ واریاہ میلان تِمن سۭتۍ تِمَن سۭتۍ چھِ اسہِ واریاہ ایٚنجوایمیٚنٛٹ میلان کیٛازِکہِ تِم چھِ واریاہ اصلہِ تہٕ اَوَے چھَس بہٕ پَسَنٛد کَران یہِ ٲں پیٚٹٕس